ترُواہ مارٕچ زٕ ساس اَکہٕ وُہ کُنہٕ وُہ اَگستہٕ زٕ ساس کُنہٕ وُہ پانٛژھ اَگست زٕ ساس کُنہٕ وُہ اَکہٕ ترٕٛہ اوٚکتومبر زٕ ساس زٕ تووُہ باہ جینؤری زٕ ساس ترٛۆوُہ